آ بِلکُل بِلکُل ٹریڈِشنل گیمہٕ چھےٚ واریاہ میٲنِس ایریاہَس منٛز یِتھ کَنیتھ ٹریڈِشنل گیمہٕ چھےٚ ہِندوستانہٕ کِس کوٗنَس منٛز اِؤن دُنیاہس منٛز چھِ سارنٕے پَنٕنہِ ٹریڈِشنل گیمہٕ یِتھ کَنۍ آَڑین جاین چھُ ہاکی یِتھ کَن آَڑین جاین چھُ کِرکَٹ کَباڈی ایٹسٹرا ایٹسٹرا چھُ اَگر بہٕ پَنٕنہِ ٹریڈِشنٕچ کَتھ کرٕ اَسہِ تہِ چھےٚ کیٚنہہ گیمہٕ یِم أسۍ گِندان چھِ تہٕ تِمن اوس اَسہِ واریاہ زیادٕ مَزٕ یِوان کِرکَٹ ییٚمہِ کھۄتہٕ فُٹ بال وُٹ بال کھۄتہٕ بہٕ چھُ بہٕ چھُس پَنٕںۍ کَتھ کران ییٚمہِ ساتہٕ لۄکُٹ اوسُس أسۍ ٲسۍ گِندان سَزٕ لنگِس ٲسۍ أسۍ گِندان سَزٕ لوٚنگ یۄس اکھ گیم ٲس بینکہٕ لٔٹِس ٲسۍ أسۍ گِندان کھو کھو ٲسۍ أسۍ گِندان جِناب مۄحترم ایکو وَس ٲسۍ أسۍ گِندان یُس زَن یہِ سَزٕ لونگ چھُ سَزٕ لنگِس ٲسۍ آسان باضٲبطہٕ اَتھ ٲسۍ یِم شیٚے کھانہٕ یِوان بَناونہٕ بیٚیہِ شیٚے کھانہٕ شیٚے کھانہٕ ٲسۍ یِوان اَتھ بَناونہٕ بیٚیہِ اوس پٹھ کنۍ آسان بیاکھ اکھ کھانہٕ تَتھ ٲسۍ وَنان ڈُلِجۍ تِم شیٚے کھانہٕ ٲسۍ پیوان زینٕنۍ اکھ اکھ راوُنڈ کٔرِتھ پَتہٕ اوس پیوان دُلِجۍ تہِ زینُن تہٕ گیم ٲسۍ تَتہِ نیس اُور گژھان جِناب محترم بیٚیہِ بینکہِ لوٚٹ اوس سیم ایز کِرکَٹ بینکہِ لٹِسی ٲسۍ مطلب تَتھ اوس آسان گِلی یَتھ أسۍ وَنان چھِ گِلی ڈنڈا کٲشِر پٲٹھۍ لۄکٔٹ اکھ گیٖنت تہٕ بیٚیہِ اوس آسان زیوٗٹھ لوٚٹ اکھ تَتھ ٲسۍ سُہ چلاوان تہٕ تَتھ تہِ ٲسۍ تِتھٕے پٲٹھۍ یِم کران کومپِٹشن لگان تَتھ منٛزن اکھ اوس لاگان اکھ باز بیاکھ اوس لگاوان بیاکھ باز گژھان اوس اَتھ منٛز تہِ کَمپِٹِشن کھوکھوہَس منٛز آسہٕ کورِ وورِ حِصہٕ نِوان تِم آسہٕ گِندان کَبڈی کَبڈی چھِ أسۍ گِندان بَڑٮ۪ن دۄہن پٮ۪ٹھ ییٚمہِ ساتہٕ ییٚمہِ ساتہٕ کیٚنہہ آسیکھ کانہہ اوکیجن نوروز یا بییہِ اوس آسان بیاکھ کورین خٲطرٕ تَتھ ٲسۍ وَنان ٲسۍ وَنان أسۍ روف کرُن تَتھ منٛز ٲسۍ أسۍ یِم کَلچرل سونگٔس یِم اَسہِ پَنٕنہِ کٔشیٖر ہِندۍ چھِ تِم ٲسۍ یِوان تَتھ منٛز وَنٕنہٕ تَتھ منٛز اوس باضٲبطہٕ دوٚن کورین ہُند گرُپ روزان دوٚن زٕ گرُپ کورین ہُن تہٕ تِم ٲسۍ تَتھ منٛز جِناب محترم خاص کر ٲسۍ تَتھ یِوان ریلِجس ہیمٔنز یِوان تَتھ منٛز پَرنہٕ تَتھ منٛز اوس نہٕ کٔہٕنۍ تہِ مطلب یہِ اوس آسان مطلب تَتھ منٛز ٲسۍ تٲریٖف آسان اَمبِیا ہن تہٕ مٲسوٗمن ہنز تَتھ ٲسۍ سورُے سون یُس یہِ مدر ہُڈ چھُ روٗدمُت یِمو ٲسۍ سٲری تَتھ لایِک کران یہِ کھو کھو یہِ تہِ اوس یِوان یِمنٕے اوکیجنن پٮ۪ٹھ چاہے عیٖد آسہِ ہا نوروز آسہِ ہا یا عیٖد گٔدیٖر اوس آسان تِمن پٮ۪ٹھ اوس یہِ تہٕ مےٚ چھُ پانہٕ اَگر بہٕ پٔرسٔنٔلی کَتھ کرٕ آ بہٕ چھُس روٗدمُت یُس ایٖکو ایٖکو ایٖکو اوس آسان أکِس مطلب اَگر اکھ لڑکہٕ اوس أمِس اوس پیوان روزُن ہایِڈ روزُن أمِس اوس پیوان روزُن اَگر شین نفرن ہُند گرُپ اوس تہٕ پانژھ ٲسۍ روزان ژوٗرِ تہٕ أکِس ٲسۍ پیوان پَتہٕ تِم لَبٕنۍ حظ یہِ اوس یہِ چھےٚ مےٚ پَنٕنِس بَچپَنس منٛز ساروے کھوتہٕ زیادٕ گِندمُت تہٕ میانہِ حِسابہٕ اوس نہٕ یِمن گیمَن ہُند أسۍ چھِ اِنٹرنیشنل گیمہٕ تہِ لو لوہن نہٕ اَتھ نِش کِہینۍ تہِ بحرحال سُہ بَچپن تہِ گُزریو تہٕ یِمن گیمَن گوٚو سۭتۍ سۭتۍ یِم تہِ گے پَتہٕ فیڈ تِم مۄکلیٚیہِ تہٕ وۄنۍ چھِ آز نیہِ نیہِ آز اَگر أزۍکین بَچن ہنز کَتھ کرو یِم چھِ آز وۄنۍ موبایلَن پٮ۪ٹھ گیمہٕ گِندان مطلب پب جی چھِ دیٹ مینٔز یِم چھِنہٕ ہم یِم تِم کَلچرل ٹریڈِشنل گیمہٕ چھِ تِم چھِ نہٕ گِندان أزِکۍ بَچہٕ کِہینۍ تہِ یِم چھِ موبایلَن سۭتۍ آسان بیٚیہِ گِندان یِمے موبایلَن پٮ۪ٹھ گیمہٕ ویمہٕ یِمن چھُنہٕ تَمیُک کٔہینۍ تہِ اَندازٕ بہٕ چھُس تۄہہِ تہِ شُکرِیا کران تُہۍ چھِو مےٚ یہِ کوشچن پرٛژھمُت اَمہِ سۭتۍ گے مےٚ پَنٕںۍ یُس مےٚ بَچپَنٕچ یاد چھِ یہِ گے مےٚ تازٕ تُہُندِ وَسادَتہٕ تہٕ تۄہہِ خٲطرٕ چھُ بوٚڑ بارٕ شُکرِیا کہِ تۄہہِ کوٚروٕ دِلوو یاد مےٚ بَچپَنُک تہٕ اَمہِ خٲطرٕ واریاہ شُکرِیا تہٕ اَسلامُ علیکُم ولاِکرام زِ